نَگیٹِو اٮ۪کٕسپیٖرَنَس أکِس پرٛڈوکٹَس متعلِق یُس مےٚ تُہٕنٛدِ ایپ پٮ۪ٹھ آرڈَر کَرٕنو تَتھ چھُو ناو نِویا مویسچِرایزَر ییٚمیُک پیٖر زَنہٕ واریاہ زیادٕ تیز چھُ تہٕ اَمہِ سۭتۍ گٔے مےٚ سِکِن بٔرٕن تہٕ سِکِن ریشٕز تہِ بہٕ چھَس یژھان زِ اَمیُک بیج لٮ۪وَل گژھِ کَم کرنہٕ یُن یُتھ زَن باقِیَن کَسٹَمَرَن تہِ کانٛہہ پرٛابلِم واتہِ نہٕ اَمِچ بیج لٮ۪وَل چھِ واریاہ زیادٕ ہاے اُمید چھُس کران زِ تُہۍ کٔرِو میٛانہِ اَتھ کَتھِ پٮ۪ٹھ غور تہٕ کٔرَو اَمیُک پیچ لٮ۪وَل أکِس مُنٲسِب لٮ۪ولہِ تامۍ چُناو تہٕ یُتھ زَنہٕ باقِیَن گرٛاہکَن تہِ فٲیِدٕ واتہِ